بہٕ چھَس کٔشیٖر پٮ۪ٹھ تہٕ کٔشیٖر چھِ پَنُن اَکھ کَلچرَل اَکھ پَنُن تَمَدُن تہٕ کَلچَر اَتھ منٛز چھِ یُس کٔشیٖرِ ہٕنٛز ڈرٛیسِنٛگ چھِ سُہ چھِ الگ باقِیَن سِٹیٹو کھۄتہٕ ہر کُنہِ سِٹیٹَس چھُ پَنٕنۍ پَنٕنۍ پَنُن اَکھ کَلچَر آسان پَنُن اَکھ ٹرٛیڈِشَن آسان تہٕ تِتھَے پٲٹھۍ چھِ کٔشیٖرِ تہِ اَکھ پَنُن کلچَر ٹریڈشن کٔشیٖرِ منٛز یِم لُکھ چھ ییٚتہِ چھ مطلب خاص کَر چھِ ییٚتہِ لُکھ یُس ییٚتیُک اَصلی ٹریڈِشَن چھُ یا کَلچَر وَنو سُہ چھُ ییٚتہِ چھُ پھٮ۪رَن تہٕ پھٮ۪رن لاگان پھٮ۪رن بیٚیہِ کانٛگٕر کانٛگٕر چھِ تَپن پھٮ۪رنَس تَل یُس کانٛگٕر چھِ سُہ چھِ اَکھ سُہ چھِ اکھ ڈِوایِس آسان ییٚمہِ تھرٛوٗ یِم ذٔریعہِ چھِ أسۍ وُشنیر کَران وَنٛدَس ییٚلہِ واریاہ زیادٕ تۭر چھَ آسان تَمہِ ساتہٕ چھِ أسۍ ییٚلہِ واریاہ زیادٕ تۭر چھُ آسان تَمہِ ساتہٕ چھِ پھٮ۪رنَس تَل سُہ کانٛگٕر تَپان بیٚیہِ کیٛاہ چھِ کَران بیٚیہِ پھٮ۪رن چھِ وَنٛدَس ییٚتہِ لاگان یُس وُشنیر چھُ کَران بیٚیہِ چھِ کٔشیٖر چھِ واریاہ چیٖز پَنٕنۍ کیٛازِ کہِ کٔشیٖرِ منٛز چھِ بیٚیہِ چاے یُس چھِ یِوان سُہ یِوان پھِرنہٕ سَماوارَس منٛز سَماوار چھُ اکھ ٹریڈِشنل یوٗٹنسل ہٮ۪کو أسۍ ؤنِتھ یُس کٔشیٖرِ منٛز چھِ سُپیشَل یِوان مطلب خاص کَر کَشمیٖرَس منٛزٕے چھُ سُہ مِل یہِ میلان تہٕ اَتھ منٛز کیٛاہ چھُ آسان کہِ اَتھ منٛز چھِ چاے بناونہٕ یِوان بیٚیہِ چھِ کٔشیٖر منٛز اَکھ الگ چیٖز ییٚتہِ کہِ ییٚتہِ چھِ نوٗنہٕ چاے یہِ چھُ سُہ چھُ اَکھ خاص قٕسمٕچ چاے یُس صِرف کٔشیٖرِ منٛز چھِ بنان اگر أسۍ کٔشیٖرِ نٮ۪بر گژھو سُہ چاے میلہِ نہٕ بیٚیہِ کُنی سُہ چھُ میلان صِرف کٔشیٖرِ منٛز کٔشیٖرٕکۍ لُکھ چھِ چٮ۪وان صُبحن نَس تہٕ بیٚیہِ شامہٕ وَقتہٕ تہِ چٮ۪وان نَمکیٖن نہَ نُنہٕ چاے چھِ تَتھ دَپان یُس سَمَاوارَس منٛز چھِ یِوان بَناونہٕ بیٚیہِ چھِ کٔشیٖرِ ہٕنٛدۍ یِم کٔشیٖرِ ہٕنٛدۍ لُکھ یِم چھِ تِم چھِ پھٮ۪رن لاگان بیٚیہِ چھِ کانٛگٕر تہِ بیٚیہِ سَماوار چھِ ییٚتہِ آسان بیٚیہِ کیٛاہ چھِ بیٚیہِ بیٚیہِ چھِ ییٚتِچ لیٚنٛگویج کٲشِر